بہٕ چھُس یَژھان کہِ میون نیٚچوٗ یا بوے مےٚ چھُنہٕ کٕہٕنۍ فرق یِم گژھن یا إہٕنٛز اٮ۪جوکیشَن گژھِ کَم سے کَم گژھن یِم أزکِس دورَس منٛز پی اٮ۪چ ڈی کَرٕنۍ اگر یِم پی ایٮ۪چ ڈی کَرَن یا پی اٮ۪چ ڈی پی اٮ۪چ ڈی پَتہٕ گَژھن یِم تَمام یِم سٮ۪ٹ نٮ۪ٹ تم تہِ گژھن یِم کالِفاے کَرٕنۍ کیٛازِکہِ آز چھِ کَمپِٹِشَنُک دور یوٗتاہ یِم ژوٚر پَرَن تیوٗتاہ پَکَن یِم برٛونٛہہ برٛونٛہہ بیٚیہِ ہاڈ ؤرٕک تہِ گژھن یِم کَرٕنۍ خٲلی نوکری ٲژ چھِنہٕ مَسلہٕ کہِ پَرَن پَتہٕ ملہِ یِمَن نوکری نہ باقٕے چیٖز تہِ چھِ وٕنکٮ۪نَس فار اٮ۪گزامپٕل پرٛایویٹ سٮ۪کٹَر یا پَنُن کھولَن امہِ سۭتۍ یہِ یِمَن اَکھ ذہن امہِ پَرنہٕ سۭتۍ مےٚ کیٛاہ چھُ کَرُن اَکھ لایف گَژھِ یِمَن یُس یِمن ہُنٛد لایِف آسہِ سۄ گَژھِ سٮ۪ٹٕل امہِ سۭتۍ پَرنہٕ سۭتۍ ضروٗری چھَنہٕ کیٚنٛہہ یِم پَرن پی اٮ۪چ ڈی کَرن پتہٕ دَپن اَسہِ گژھ نوکری مِلٕنۍ نہ تُتٕے اوت چھپنہٕ مسلہٕ یِم ہٮ۪کان پَنُن کانٛہہ سٮ۪ٹٕل جاب کٔرِتھ کیٛازِکہِ اگر أسۍ لِٹریٹ تہٕ اِلٹریٹَس منٛز فرکھ نِمو سۄ چھِ یِہَے کہِ یُس یہِ پَڑا لِکھا آسان چھِ یُس یہِ لِٹریٹ آسان چھِ یہِ چھِ ہٮ۪کان ڈِفرَنٕس کٔرِتھ غلط کیٛاہ چھِ تہٕ صحیح کیٛاہ چھِ تہٕ بَہ نصبت اَن پَڑا اِسلیے چھُس بہٕ یَژھان کہِ ییٖژاہ یِم تٲلیٖم ژٕر میون بوے یا سَن آسہِ ییٖژاہ یِم تٲلیٖم ژٔر پَرِ تیوٗتاہ یہِ أمِس منٛز شُر تہِ اَصٕل تیوٗتاہ ہٮ۪کہِ یہِ فرق تہِ کٔرِتھ غلَطَس تہٕ صحیَس منٛز